اَلسَلامُ علیکُم مےٚ حظ چھِ ناو اَفروٗزَہ بہٕ چھَس روزان ڈِسٹِرٛک بانٛڈی پورہ تُہُنٛد سوال چھُ کہِ سٲنِس خیالَس منٛز کیاہ پَزِ اسہِ کَرُن مور ٹرٛاوٕل اینٛڈ ٹوٗرِزٕم ٹُوٚ یُور روٗلَر کَمِنِٹی اَتھ ایٚنکَریج کَرنہٕ خٲطرٕ کیاہ پَزِ اسہِ کَرُن گۄڈ چھُ سٲنِس علاقَس منٛز چھِ واریاہ خوٗبصوٗرت جاے یِم پٕلیس آف ایٚٹرٛیکشَنٕز چھُ باقیَن لوٗکَن ہِنٛدۍ خٲطرٕ وۄنۍ گوٚو مےٚ چھُ باسان کہِ یِم چھِ یِوان اِگنوٗر کَرنہٕ کیازکہِ یِمَن چھَنہٕ گامیٚنٛٹَہ تَوَجہ دِوان کِہیٖنۍ تِنہٕ یِمَن چھُنہٕ سۄ اَتھ پٮ۪ٹھ چھُنہٕ سُہ پوٗنٛسہٕ خرٕچ کَران کِہیٖنۍ تہٕ کہِ لوٗکھ گژھان ایٚٹرٛیکٹہٕ اَم امہِ خٲطرٕ چھِ گارمیٚنٹَس تعاوُن کَرُن عام کَمِنِٹی سۭتۍ تہٕ تِمَن چھِ کَرٕنۍ کٲم حظ یِم جایہِ چھَکھ ڈیٚولپ کَرنہِ یِمَن جایَن چھِ روڈ اصٕل بَناوٕنۍ یِمَن جایَن چھِ روڈ اصٕل بَناوٕنۍ یِمَن جایَن چھِ اۭں ریٚسٹرٛونٛٹٕس کھولٕنۍ لَکٕٹۍ لَکٕٹۍ ہوٹَلٕز کھولٕنۍ بَچَن خٲطرٕ جوٗلہٕ وَغیرہ لَگاوٕنۍ بیٚیہ گژھہِ یِمَن آسٕنۍ ٹرٛانٛسپوٹ سٔروِس ڈَیریٚکٹہٕ مین ٹاونہٕ پٮ۪ٹھ یِمَن جایَن جایہِ چھِ سٲنِس علاقَس منٛز ژٕترنار چھُ ووٗٹھ چھِ ٲٹھ ووٚت چھُ وُلَر ویٚنٹیج گٔروٗرَہ چھُ ٲں نِشاط پارَک چھُ یِمَن چیٖزَن خٲطرٕ اَگر گورمیٚنٹ یِم اِقدامات تُلہِ کہِ یِمَن چیٖزَن کَرِ کٲم ٹرٛانسپوٹ فیٚسَلَٹی تھاے اسہِ ایٚولیبٕل مور آفٕن لی گژھَن اوٗر حظ اَتھ خٲطرٕ گاڑٕ پَکنہِ تاکہِ عام لوٗکَن گژھنہٕ دُشوٲری کِہیٖنۍ تِنہِ تہٕ بیٚیہِ چھِ کَرٕنۍ اسہِ کٲم بیٚیہِ چھِ اسہِ یِم جایہِ واریاہ زیادٕ خوٗبصوٗرَت بنانہٕ خٲطرٕ یِمَن جایَن حظ ڈِفرَنٛٹہٕ ویرایٹی آف فٕلَوٲرٕس لَگاوٕنۍ بیٚیہِ چھِ کَرٕنۍ کٲم گرٛیٖن ٹرٛیٖز چھِ لَگاوٕنۍ تاکہِ اَتہِ میلہِ فرٛیٚش اِیَر اَتھ گژھہِ نہٕ پرٛابلِم گَژھٕنۍ حظ یمہِ سۭتۍ گاڑیٚن ہٕنٛدۍ وَجہ سۭتۍ کِہیٖنۍ یُس یہِ اِیَر پٔلیوٗشَن چھِ گَژھان یہنٛد فوٹوگرٛافٕز پَزَن اسہِ یِمَن جایَن ہٕنٛدۍ فوٹوگرٛافٕز پَزَن اَپلوڈ کَرٕنۍ سوشَل میڈیا ہَس پٮ۪ٹھ تاکہِ ٲں زیادٕ زیادٕ لوٗکھ گَژھَن یِم اَتھ چیٖزَس کُن اٹریکٹہٕ باقٕے وسَلام